وعلیکُم سلام ہیٛلو اچھَا اچھَا اچھَا کیاہ کیاہ وازوانو منٛز حَظ أسۍ حَظ چھِ بَناوان أسۍ حَظ چھِ بَناوان رِستہٕ حظ چھِ أسۍ بَنَاوان گۄشتاب حَظ چھِ أسۍ بَناوان دَنہِ پھوٚل حظ چھِ أسۍ بَنَاوان تَبَکھ ماز حَظ چھِ أسۍ بَناوان کۄرمہٕ حَظ چھِ أسۍ بنَاوان ژامَن حَظ چھِ بناوان أسۍ اۭں یکھنہِ پھٔلۍ حَظ چھِ أسۍ بناوان آبہٕ گوش حَظ چھِ أسۍ بناوان سٲلِم حَظ یہِ وازوانس منٛز آسان چھِ آدٕ حظ ٹھیٖک حَظ ٹھیٖک أسۍ حَظ یِمو کینٛہہ نہٕ حَظ چھُنہٕ تۄہہِ چھُوٕ حَظ خَاندَر وَاندَر چھُوٕ حَظ تۄہہِ آد کینٛہہ نہِ حَظ چھُ أسۍ چھِ سٲلِم سِیٚنۍ حظ چھِ أسۍ بَنَاوان وازوانٕکۍ سٲلِم سِیٚنۍ ادٕ حَظ ٹھیٖک حَظ چھُ اد حَظ اد حَظ اسلام وعلیکُم